اَہَن حظ آ اَدٕ بَنہِ حظ کمہِ سایزُک کیٛاہ بَنہِ حظ بَنہِ حظ

اۭں باےپاسَس پٮ۪ٹھ بَنہِ

مکانَس چھِ ژور ژور روٗم بیٚیہِ چھِ باتھ روٗم زٕ

ریٹ چھَو تۄہہِ آز پَیِی ریٹ گژھِ تقریٖبَن گژھہِ سَتتھ

نا سایِٹ چھِ اصٕل لِنٛک روڈ چھُس مَنٛزٕ نیران سایِٹ چھِ اَصٕل اندر کُن چھِ لِنٛک روڈَس پٮ۪ٹھ بہٕ چھُس پانہٕ تہِ کپوارہ ادٕ اگر تُہۍ یِیو تہِ یہِ کُس کَتھ چھِ ایٚڈرَس چھُ راج

اۭں اۭں اَدٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ؤلِو یِیو ؤلِو یِیو تُہۍ کیٚنٛہہ چھُنہٕ پرواے اَدٕ حظ اَدٕ حظ چلو ٹھیٖک چھُ بیٚیہِ ما اوسوُ کیٚنٛہہ بَنہِ بَنہِ مکان تہِ بَنہِ بیٚیہِ ما آسہِ کیٚنٛہہ ضرورت تِتہِ بَنہِ ہا سَتتھ لَچھ

چلو ٹھیٖک چھُ